بایکِنٛگ سۭتۍ چھِ سون صحت روزان ٹھیٖک بیٚیہِ چھُنہٕ اَمہِ سۭتۍ پلوٗشَن تہِ گژھان کیٚنٛہہ بایکِنٛگ بایکہِ پٮ۪ٹھ سفر کرنَس چھُ لگان واریاہ زیادٕ مَزٕ اَمہِ سۭتۍ چھِ اَسہِ تازٕ ہوا تہِ مِلان بایکِنٛگ سۭتۍ چھِ سون دٮ۪ماغ تازٕ روزان بیٚیہِ چھِ سون ٹٮ۪نشَن ژَلان بایکِنٛگ سۭتۍ چھُنہٕ بیٚیہِ ٹرٛٮ۪فِک جیم تہِ گژھان کیٚنٛہہ